یہِ چھُ وَنان تُہۍ کیٛاہ سا چھُو کَران پَنٕنہِ روزنہٕ خٲطرٕ بیٚیہِ کیٛاہ چھُو تۄہہِ کوٚرمُت ڈِسایِڈ پَنٕنہِ کیریر پَتھ خٲطرٕ اَگر ہسا بہٕ پَنُن وُچھٕ بہٕ ہسا چھَس وُنکٮ۪س کَرَنٹَس منٛز سِٹیڈی کَران وُنکٮ۪س کِس دورَس منٛز ہسا چھَس بہٕ سِٹیڈی کَران مےٚ ہسا چھُ کوٚرمُت یہِ ڈِسایِڈ کہِ بہٕ بناوٕ پَنُن کیریَر واریاہ زیادٕ اَصٕل بیٚیہِ ہسا بہٕ بیٚیہِ ہسا بہٕ بیٚیہِ ہسا کرٕ چُنہٕ بہٕ پَنٕنہِ خٲطرٕ اَکھ رٕژ اَکھ وَتھ تِکیٛازِ اِنسان ہسا دَپان اِنسان گا اِنسان ہسا گَژھِ ہمیشہٕ عزتٕچ زِنٛدگی روزُن اَگر ہسا اِنسان غریٖبٕے تہِ آسہِ مگر اِنسان ہسا گَژھِ پَنٕنِس پانَس أکِس باد بادشاہ سُنٛد درجہٕ دیُن تِکیٛازِ أکِس اِنسان سٕنٛدۍ خٲطرٕ ہسا چھِ خودی ضروٗری یٔمِس اِنسانَس منٛز نہٕ یہِ آسہِ تٔمۍ سُنٛد لِوِنٛگ سِٹینڈارڑ وَنَو أسۍ روزٕنُک طریٖقہٕ وَنَو أسۍ سُہ نَسا چھُنہٕ تٮُ۪تھ آسان کِہیٖنٛۍ نہٕ بیٚیہِ ہسا ییٚژھِ نہٕ زٕہٕنٛی تہٕ کانٛہہ اِنسان کہِ بہٕ گوٚژھُس لٮ۪ٹ ڈاوُن گَژھُن لٮ۪ٹ ڈاوُن اِن دا سینٕس کہِ سُہ نَسا گَژھِ نہٕ گِرُن سُہ نَسا گژھِ نہٕ سُہ کٲنٛسہِ نٮ۪مُن کیٚنٛہہ ہر کانٛہہ اِنسان ہسا چھُ کَران اِختیار آزاد زِنٛدگی بیٚیہِ ہسا چھُ وُنکٮ۪س کِس دورَس منٛز ہسا چھِ ہر کانٛہہ اِنسان یِہَے یَژھان کہِ یُس ہسا میٛون روزنُک طریٖقہٕ چھُ یہِ ہسا گَژھِ اَصٕل گَژھُن بیٚیہِ ہسا گَژھِ مےٚ اَصٕل وَتھ خۄداے ہاوٕنۍ تِکیٛازِ یِتُے ہسا چھُ اِنسان سٕنٛدۍ خٲطرٕ ضروٗری اَکھ ہسا گَژھِ تٔمِس اَصٕل زِنٛدگی آسٕنۍ بیٚیہِ ہسا گَژھِ تٔمۍ سُنٛد رہَن سہَن تٔمۍ سُنٛد ماحول سُہ ہسا گَژھِ واریاہ زیادٕ اَصٕل آسُن أتی ہسا چھِ تٔمِس سٲنِس سماجَس منٛز تہِ عزت آسان أتی ہسا چھِ تٔمِس باقِیَن چیٖزَن منٛز تہِ عزت آسان یُس اِنسان یہِ سونٛچہٕ کہِ وَلہٕ یہِ گژھٮ۪س تہٕ تہِ سُہ اِنسان نسا چھُنہٕ برٛونٛہہ پکان کِہیٖنٛۍ نہٕ تِکیٛازِ دپان اِنسانَس گژھِ اِنسانَن گژھِ گۄڈینٮ۪تھ پَنٕنہِ خٲطرٕ کانٛہہ گول آسُن مُقرر کوٚرمُت مےٚ کیٛاہ چھُ کَرُن یا مےٚ کیٛاہ چھُ بَنُن سُہ تہِ ہسا چھُ ضروٗری تِکیٛازِ ییٚلہِ ہسا اِنسان پَنٕنہِ خٲطرٕ یہِ مقصد اَکھ چُنہِ مےٚ چھُ یہِ کَرُن تِکیٛازِ پَتہٕ ہسا چھِ أمۍ أمِس اِنسانَس اُکنُے فِکِر آسان کہِ اگر مےٚ دوٚپ مےٚ چھُ پَنٕنہِ زِنٛدگی منٛز یہِ کَرُن یہِ ہسا چھُ ضروٗری کُنہِ تہِ حالتَس منٛز مےٚ یہِ کَرُن اَدٕ ہسا ہٮ۪کہٕ بہٕ برٛونٛہہ پٔکِتھ اَدٕ ہسا ہٮ۪کہِ میٛٲنۍ زِنٛدگی واریاہ اَصٕل بٔنِتھ